ییٚلہِ اَسہِ جلدی جلدی آسہِ سیُن بَناوُن تَمہِ ساتہٕ چھِ أسۍ کَران کٲم تمہِ ساتہٕ کَرو أسۍ ٲلوٕ زٕ ژور اَنو کَرو تِم زُٕلو تِم کَرو تِم تِلَس منٛز فراے تِمَن چھِ واریاہ جلدی گَژھان کیٛازِ کہِ ٲلوَن چھُ نہٕ زیادٕ ٹایم لگان کِہینۍ تِم چھِ أسۍ گۄڈٕنیتھے آلریڈی چھِ آسان تِم یِم چھِ نِکراوان چھِ پَتہٕ چھِ کَران لَۄکٕٹۍ لَۄکٕٹۍ پیٖس تِمَن تہٕ کَران چھِ فراے تیٖلَس مَنٛز تہٕ تراوان چھِس نوٗن مژٕرانٛگَن تہٕ گژھان چھِ تِم تَیار تِمَن چھُ نہٕ زیادٕ ٹایم لَگان کِہیٖنۍ نہٕ کیٛازِ کہِ ٹایم چھُ آسان واریاہ کَم أسۍ چھِ ہیکان تَمہِ ساتہٕ یہِ بَنٲیِتھ بیٚیہِ چھِ ہیکان أسۍ ٹَماٹر چھِ تَتھ تہِ چھُ نہٕ تیوٗتاہ ٹایم لاگان کینٛہہ سُہ چھُ ٹَماٹر جوٗس چھُ آسان آلریڈی فرجَس منٛز کُنہِ منٛز یا اَگر آسن تَتھ چھُ نہٕ لَگان تیوٗتاہ ٹایم مےٚ چھِ یَتھ منٛز تراونَس کِہیٖنۍ سُہ تہِ چھِس تیٖلَس پٮ۪ٹھ جلدی جلدی کَران تراوان چھِس مَژرانٛگَن نیٖل مَژرانٛگَن سَبٕز مَژرانٛگَن ترٛاوان سۭتۍ تہٕ سُہ تہِ چھِ أسۍ کَران جلدی جلدی تَمہِ سۭتۍ تہِ چھُ جلدی جلدی اَسہِ سیُن گژھان تیار کیٛازِکہِ ییٚلہِ ٹایِم آسہِ کَم تَمہِ ساتہٕ ہیٚکو أسۍ یِیمہِ زٕ چیٖز رٔنِتھ